اَسہِ چھِ دَچھ کُل تہِ أنجیٖر کُل چھِ ژوٗنٛٹھۍ کُلۍ چھِ ژٕنَن کُل چھِ اَمبہٕ کُل چھِ یہِ گۄلاب کُلۍ چھِ دِودار چھِ یِمَن چھِ أسۍ گُڈٲے کَران چھِکھ رمبہٕ سۭتۍ چھِکھ کھَنان أنٛدۍ أنٛدۍ کھاد چھِ ترٛاوان پان چھِ بَناوان اَلہٕ کُلۍ چھِ اَلہٕ کُلٮ۪ن چھِ ڈَکھ کَران لٲر کُلۍ چھِ وا یِم چھِ ژوٗنٛٹھۍ کُلۍ چھِ ٹنٛگہٕ کُلۍ چھِ یِمَن چھِ پَے ونٛد پٮ۪وان کَرُن گُڈٲے پٮ۪وان کَرٕنۍ کھاد پٮ۪وان ترٛاوٕنۍ دَوا چھِ پٮ۪وان چھَکُن دۄن ٹایمَن دٲن کُلِس چھِ پٮ۪وان ڈَکھ کَرُن کِوی کُلِس چھِ پٮ۪وان ڈَکھ کَرُن تَمامَن چھِ پٮ۪وان یِمَن ڈَکھ کَرٕنۍ سٲری یہِ کُلۍ چھِ تہٕ بیٚیہِ چھِ رَمبہٕ پٮ۪وان أنٛدۍ أنٛدۍ چھِ پٮ۪وان تَتھ گُڈٲے کَرٕنۍ کھاد چھَس پٮ۪وان ترٛاوٕنۍ پاہ چھِس ترٛاوان تیٖر پاہ چھِ پٮ۪وان اَنٕنۍ کھاد چھِ آسان بَناوٕنۍ تَمام چیٖز چھِ آسان مَکدٲج چھِ آسان بیل چھِ آسان مَکدٲج چھِ آسان ٹۄنٛگُر چھُ آسان